اَلسَلام علیکُم مےٚ حظ چھُ ناوسٔکیٖنہ بہٕ چھس روزان ڈِسٹرٛک بَنڈٕ پورِ تُہٕنٛد سوال چھُ کہِ اسہِ یَتھ کَشمیٖری لَنٛگویجَس کٕم کٕم چَلینجِس چھِ پیٚوَان فیس کَرٕنۍ ماڈٲرٕنۍ ورٕلڈس منٛز گۄڈٕ دَپہٕ بہٕ اَتھ لنٛگویج کِس بارَس منٛزکیٚنٛہہ یہِ کَشمیٖری لَنٛگویج چھِ اَکھ میٖٹھ تہٕ مٔدٕرزبان یُس ہنٛدوستان کٮ۪ن مختلف علاقَن منٛز تہٕ خاص کر یَتھ منٛز اِنٛڈَو پاکِستانَس منٛز چھِ یِوَان بولنہٕ اِنٛڈِیا ہَس منٛز چھِ یہِ یِوَان جموں کٔشمیٖرَس منٛز بولنہٕ تہٕ پاکِستانَس منٛز چھِ یہِ یِوان چِناب ویلی منٛز بولنہٕ اِنٛڈِیا ہَس منٛز چھِ یہِ یِوان ہِماچَل پرٛدیشس منٛز تہِ بولنہٕ اَتھ کَشمیٖری لَنٛگویجُک اِنٛفٕلَنٕس اَتھ چھِ اثر حظ پنٛجابیٖیُک ڈوگری ہُنٛد گوجری ہُنٛد اُردُووُک ہِنٛدیٖیُک اثر تہٕ امہِ سۭتۍ کیٛاہ چھُ امہ اَثَرٕکۍ وجہ سۭتۍ تہِ چھِ یہِ میٖٹھ تہٕ مٔدٕر زبان مگر وۄنۍ یُس حالت أں چھُ یَتھ حظ بیٚیہِ چھِ یہِ ہنٛدوستان کٮ۪ن زٕتوٗہَن آفِشَل لَنٛگویجَن منٛز اَکھ آفِشَل لَنٛگویج یِوان اَزکَل کَنسِڈَر کرنہٕ مگر تُہٕنٛز یہِ کَتھ چھِ صحیح زِ ماڈٲرٕنۍ ورٕلڈس منٛز چھِ اَتھ پٮ۪وان کیٚنہہ چَلینجِس فیس کَرٕنۍ سُہ چھُ ریٖزَن یہِ کہِ یُس نِیٚو جَنٛریشَن چھِ یہِ چھِ گژھان فرام یہِ چھِ گٔمٕژَن ڈٲیؤرٕج فرام کَشمیٖری ٹُوٚ اُردو اینٛڈ نو اُردُو اینٛڈ اِنٛگلِش وۄنۍ چھِ یِم ماڈٲرٕنۍ جَنٛریشنٕکۍ بَچّہٕ یِم چھِ یِم چھِ حظ کران کَشمیٖری کھۄتہٕ دِوَان پرٛٮ۪فرٛیٚنس اُردو لیٚنٛگویجَس تہٕ اِنٛگلِش لنٛگویجَس یہِ چھِ مگر پیرنٹَن ہنٛزغلطی پیرینٹٕس یِم چھِ تِم حظ چھِ بَچَن کَرناوان کٲم تمَن چھِ باسان یہِ ہَدک ہیٚو یہِ کٲشُرکَرناوُن یہِ پَنُن بَچّہٕ تِم چھِ دِوان أمِس کٲشِرِس کٲشرِس حظ دِوَان حظ زیادٕ اہمیت کہیٖنۍ پیرنٹٕس تِم چھِ دِوَان ترجیح اُردُووَس یا اِنٛگلِشَس پَتہٕ چھِ گژھان حظ تٔمۍ وَجہٕ سۭتۍ کٲم یِم یُس یہِ کَشمیٖری لَنٛگویجَس اوس پَنُن یہِ کَلچَرَل ہیٚرِٹیج یہِ گوٚو حظ بلکُلٕے ختم لوٚگ یہِ گژھنہِ یِمَن چھِنہٕ یہِ کَشمیٖری لَنٛگویج چھِنہٕ أزکہِ جَنٛریشنہِ سَمجھی یِوان تہٕ بیٚیہِ چھِ یہِ کینٛژھاہ کُنہِ حَدَس تام اٮ۪ڈمِنشٹرٛیشنَس تہِ غلطی کیازِکہِ اٮ۪ڈمِنشٹریشنن چھُنہٕ تھٲمِتۍ سٕپیٚسِفِک کَشمیٖری ٹیٖچٲرٕس سُکوٗلَن منٛز ایٚولیبٕل کِہیٖنۍ یعنی سُکوٗلَن منٛز چھِنہٕ اسہِ کَشمیٖری ٹیٖچٲرٕس ایٚولیبٕل کِہیٖنۍ کَشمیٖری سَبجَکٹہٕ چھُنہٕ یِوان تمام سُکوٗلَن منٛز پَرٕناونہٕ کِہیٖنۍ تمہِ وَجہ سۭتۍ یُس کَشمیٖری لَنٛگویج پَنُن سۄ رِچنٮ۪س ٲس پَنُن چارم اوس اس نے وہ اَلٹِمیٹلی کھو دیا سُہ گووٚختمٕے یِمٔے یِمٔے چَلینجِس چھِ اتَھ کَشمیٖری لَنٛگویجَس پٮ۪وان فیس کَرٕنۍ یَتھ ماڈٲرٕنۍ ورلڈس منٛزَ مگرغلطی چھِ سٲرٕی نیٚو جَنریشنہِ منٛزَ چھِ نیٚو جَنریشنہِ ہٕنٛدٮ۪ن بَڑٮ۪ن پیرنٹَن تہٕ بیٚیہِ چھُ یہِ بیٚیہِ حظ چھِ یہِ اٮ۪ڈمِنسشٹرٛیشنَس غلطی